اَلسلامُ علیکُم مطلب تُہٕنٛدِ وجہ سۭتۍ گوٚو مےٚ یوٗتاہ لیٹ بہٕ ٲسٕس گَرِ تہِ اَمے باوو باوجوٗد درٛامٕژ اوٚڑ گٲنٛٹہٕ برٛونٛہہ تاکہِ بہٕ واتہٕ سُلے اِیَر پوٹ مےٚ گژھِ نہٕ فٕلایٹ گژھٕنۍ مِس کینٛہہ تُہٕنٛدِ وجہ سۭتۍ گوٚو مےٚ فٕلایٹ تہٕ مِس بیٚیہِ یہِ ٹایم تہِ گوٚو مےٚ زایہِ تہٕ وۄنۍ چھَس بہٕ یَژھان یہِ تہِ مےٚ پے چھُو تۄہہِ کوٚرمُت آنلاینَس مےٚ یہِ وۄنۍ کیب کٔرمٕژ یہِ تہِ مےٚ پے چھُ کوٚرمُت برایے مہربانی تُہۍ کٔرِو مےٚ سُہ رِفنٛڈ بیٚیہِ ٹِکٹہِ ہِنٛدۍ پونٛسہٕ تہِ گٔیی زایہِ تِم ہٮ۪کَن نہٕ رِسٕکیڈیوٗل تہِ کٔرِتھ وَنہِ کِہیٖنۍ وَنہِ وَن تہٕ وَنہٕ کیٛاہ بہٕ تۄہہِ گۄڈنٮ۪تھ چھُو نہٕ تۄہہِ احساس کہِ تُہۍ یِیِو ٹایمَس پٮ۪ٹھ